جِناب بہٕ کھَژیٛاس سوپرٕ پٮ۪ٹھ سرینگر تَہَنٛزِ کیبہِ منٛز یہِ اَسہِ گۄڈنٮ۪تھ اوس لفظ گوٚمُت تٕہٕنٛدۍ وۄستاد جی یَس ییٚلہِ تٔمۍ بہٕ ترٛوونَس جاے مُقامَس پٮ۪ٹھ ییٚتٮ۪تھ مےٚ گژھُن اوس سُہ حضرت چھِ مےٚ وَنان تَتٮ۪تھ پنٛژاہ رۄپیہِ دِ علاو یہِ اَسہِ لفظ اوس کوٚرمُت یہِ تۄہہِ سۭتۍ مےٚ امۍ برونٛٹھ اوس لفظ کوٚرمُت سُہ چھُ مےٚ وَنان تَتھ مےٚ دِ پنٛژاہ رۄپیہِ اَرا علاو مےٚ حظ کوٚر تَس صاف اِنکار مےٚ دوٚپمَس بہٕ نہ سا دِمہٕ نہٕ پنٛژاہ رۄپیہِ علاو یہِ اَسہِ لفظ گوٚمُت چھِ تَتھ کِہیٖنۍ وۄنۍ چھُس بہٕ تۄہہِ نِش کَران یہِ دَرخاس کہِ یَتھ گاڑِ بہٕ کھۄتُس ییٚمیُک نمبر چھِ جے کے زیٖرو زیٖرو زیٖرو زیٖرو زیٖرو زیٖرو اٮ۪کٕس گاڑِ نمبر ییٚمۍ بہٕ سوپور پٮ۪ٹھ سرینگر اوٚننَس

ٹوکُن نمبر چھِ زیٖرو زیٖرو زیٖرو زیٖرو تَتھ خلاف چھُس بہٕ یہِ کَمپٕلینٛٹ کَران رَجِسٹَر کہِ تٔمۍ ہَسا یہِ مےٚ تَس سۭتۍ تہٕ کیب یَتھ تۄہہِ سۭتۍ یَتھ اوس لفظ کوٚرمُت تَتھ اوس مےٚ حضرت وَنان شہرٕ مےٚ دِ پنٛژاہ رۄپیہِ واپَس مےٚ کوٚر صاف اِنکار زِ بہٕ دِمہٕ نہٕ پنٛژاہ رۄپیہِ واپَس کِہیٖنۍ تہٕ گٔے تٔمِس سۭتۍ تَتہِ بَہَژ بَہَژ تَتھ منٛز درٛاو یِہٕے فٲصلہٕ کہِ بہٕ نہ سا دِمہٕ نہٕ پنٛژاہ رۄپیہِ واپَس کِہیٖنۍ مےٚ ووٚنُس مےٚ چھِ لفظ کوٚرمُت بہٕ کِتھ پٲٹھۍ دِمَے ژےٚ پنٛژاہ رۄپیہِ واپَس اگر یہِ کانٛہہ اصوٗل آسہِ تیٚلہِ دِمَے بہٕ ژےٚ پنٛژاہ رۄپیہِ واپَس اگر مےٚ تَتہِ لفظ کوٚر یوٗت بہٕ دِمہٕ تیوٗتٕے بہٕ دِمنہٕ دَہ پونٛسہٕ علاو کِہیٖنۍ وٕ چھِ مےٚ تۄہہِ نِش یِہٕے اپیٖل کہِ تُہۍ کٔرِو اَتھ پٮ۪ٹھ غور فِکٕر تَس متعلق کٔرِو تُہۍ کاروٲیی کہِ سُہ کَرِ نہٕ آیندٕ بیٚکِس کٲنٛسہِ سوارِ سۭتۍ اِتھ پٲٹھۍ کینٛہہ یہِ تہٕ یہِ چھِ تُہٕنٛزِ کَمپٔنی تہِ واریاہ رٮ۪پُٹیشَن کَران ڈاوُن کہِ تُہٕنٛدۍ ڈرٛیوَر چھِ اِتھ پٲٹھۍ کَران سوارِ سۭتۍ اِ چھا اصوٗل تُہۍ ؤنِو مےٚ یہِ چھا اصوٗل امہِ سۭتۍ کوٗتاہ گژھِ تَہَںٛدۍ کَمپٔنی بُرٕ ناو تُہِنٛدِ کَمپٔنی کُس کھَسہِ پَتہٕ گاڑِ اہَنہٕ ییٚلہِ ییٚلہِ حظ تُہۍ سوارٮ۪ن سۭتۍ یِہٕے اصوٗل کٔرِو تَہَنٛزِ گاڑِ کُس کھَسہِ تۄہے کاربارٕے ڈاوُن گژھیو تُہۍ ہے وَتہِ پٮ۪ٹھ اِیِو اِسلیے ژھٕنہِ وُن حضرت سُہ ڈریوَر جلد اَز جلد دَفا کٔرِتھ تہٕ بیٚیہِ تھٔیِو خاص خیال کہِ ڈرٛیوَر ہٮ۪نۍ نہٕ کَسٹٕمَرَن سوارٮ۪ن زیادٕ پونٛسہٕ کِہیٖنۍ یہِ لفظ آسہِ گۄڈنٮ۪تھ تٔتھی مُطابق پَکَن تِم تٔتھی پٮ۪ٹھ کَرَن تِم عمل یہِ گژھِ گۄڈنٮ۪تھٕے یُن کَرنہٕ ڈِسکَس کہِ زیادٕ ریٹ گژھِ نہٕ ہٮ۪نۍ پَتہٕ تَتہِ گژھِ نہٕ لڑاے گژھنہِ کِہیٖنۍ امیُک گژھِ تھاوُن حضرت خاص خاص خیال تہٕ مےٚ چھُ اُمید کہِ یہِ کَتھ مےٚ تۄہہِ دَرخاس کٔر تُہۍ کٔرِو تَتھ پٮ۪ٹھ عمل تہٕ تٔمِس ڈرٛیورَس خلاف کٔرِو تُہۍ جلد اَز جلد کاروٲیی سُہ ژھٕنہِ وُن تُہۍ أمۍ پنٛنہِ کَمپٔنی منٛز دَفا کٔرِتھ یہِ حظ چھِ اَکھ مودبانہٕ گُزٲرِش مےٚ چھُ اُمید کہِ تُہۍ کٔرِو زِ اَتھ پٮ۪ٹھ غوروفِکٕر تہٕ کٔرِو یہِ اَتھ مُمکِن جواب آسہِ تہِ کٔرِو تُہۍ